کَرَنٛٹ یۄس چھِ کووِڈ ناینٹیٖن یُس آو تَمہِ سۭتۍ مطلب گٔے واریاہ زیادٕ موٗدۍ تَمہِ سۭتۍ یا واریاہ زیادٕ پَتہٕ ٲس تَمہِ پَتہٕ نِوٕز کہِ کووِڈ وٮ۪کسیٖن یُس بَنیو کوشیٖلڈٕ تَمہِ سۭتۍ گٔے واریاہ مطلب یِم تِمَن سٔروایِوَل یُس تِمَن بَڑیو سُہ بَڑیو تِمَن تِمَن ہیوٚک نہٕ پَتہٕ زیادٕ اِنفٮ۪کشَن گٔژھِتھ کینٛہہ تہٕ بیٛاکھ تَمہِ پَتہٕ آیہِ کووِڈ نایِنٹیٖن رِلیٹِڈٕے اَکھ اِنٹرٛسٹِنٛگ نِوٕز کہِ یُس کووِڈ ناینٹیٖن چھُ سُہ گوٚو دُنیاہ منٛز ختٕم تہٕ وۄنۍ چھُنہٕ سُہ لَگ بَگ تِتھ کٔنۍ کینٛہہ سُہ چھِ پینٛڈیمِک سۄ گٔے واریاہ خَتم وۄنۍ اٮ۪مَرجَنسی چھُنہٕ مےٚ کووِڈ نایِنٹیٖن دَوا تہِ تہٕ ویٚکسیٖن